بنٛڈپوٗرِس منٛز چھِ سٲرِیو منٛز زیادٕ مےٚ باسان اَکھ دٔسِل بیٚیہِ چھِ ییٚتہِ بِزنِس مین جاب چھِنہٕ مےٚ باسان زیادٕ ییٚتہِ لُکَن کِہیٖنۍ ہاں جاب چھِ سُہ چھِ مےٚ باسان صرف سولجٲرٕز تِم چھِ ییٚتہِ زیادٕ پَہَن تہٕ اِکنامی چھِ اِہِںٛدِ سۭتۍ پَکان کِتھ کٔنۍ یہِ دٔسِل یُتھُے مان ژٕ گژھان چھُ أکِس کامہِ آوُٹ سایڈ ڈِسٹِرٛک پٮ۪ٹھ تہٕ اورٕ چھِ یِم آنان پونٛسہٕ تہٕ تمہِ سۭتۍ چھِ یِم کَنٹرٛبیوٗٹ کَران سانہِ یَتھ ڈِسٹِرٛکچہِ اِکنامی منٛز جیسے کہِ دٔسِل گوٚو بیٚکِس ڈِسٹِرٛکَس منٛز تَتہِ کٔرٕن کٲم تورِ چھِ آنان پونٛسہٕ تِم تہٕ خراچاوان چھُ ییٚتہِ ڈِسٹِرٛکَس منٛز تہٕ اَمہِ سۭتۍ کیٛاہ چھُ مِلان اَمہِ سۭتۍ چھِ مِلان بِزنِس والٮ۪ن گرٛوتھ بِزنِس والٮ۪ن چھِ ملان گرٛوتھ کیونکہِ تِم چھِ بِزنِس کَران تم چھِ چیٖز کٕنان تہٕ ہُہ چھُکھ کھیٛاوان تہٕ اَمہِ سۭتۍ چھِ کَنٹرٛبیوٗشَن گژھان گوٚو ہُمۍ سُنٛد چھُ ہیٚمِس لاران یَس یہِ قٕسمَتھ چھِ آسان تَس چھُ تہِ ملان مان ژٕ لۄکٕٹ کٲنٛسہِ چھِ آسان اِتھَے کٔنۍ چھِ یِم بٔڑۍ بٔڑۍ بِزنِس مین چھِ یمَن چھِ لۄکٕٹۍ لَۄکٹۍ بِزنِس وٲلۍ دُکاندار کِریان وٲلۍ مِثال یِم چھِ یِمَن لۄکچہِ کامہِ یِم چھِ یِمَن ڈَکھ اِتھَے کٔنۍ چھِ آسان مان ژٕ ڈِسٹِرٛکَس منٛز یِم تھٔدۍ تھٔدۍ اَفسَر چھِ آسان یِمَن چھِ آسان لۄکُٹ لۄکُٹ یُس مُلٲزِم چھُ آسان یہِ چھُ یِمَن اَکہِ حِساب ڈَکھ آسان